جِناب اَسہِ حظ نیوٗ یہِ آیٹَم حظ یُس یہِ پرٛوڈَکٹ چھُ یہِ چھُ واریاہ اَصٕل واریاہ بہتریٖن چَلیو یہِ اَسہِ اوس نہٕ راے کینٛہہ یہِ کیٛاہ چَلہِ یوٗتاہ اَصٕل مگر یہِ چَلیو واریاہ اَصٕل تہٕ أمۍ دِژ واریاہ کٲم أمۍ بچیو گَنٹَن ہِنٛز کٲم مِنٹَس تہٕ مِنٹَن ہِنٛز کٲم کٔر أمۍ سٮ۪کَنڈَن منٛز حظ تہٕ یہِ پرٛوڈَکٹ چھُ واریاہ اَصٕل واریاہ بہتریٖن بیٚیہِ چھُ یہِ چَلان واریاہ کَم پاورَس پٮ۪ٹھ حظ بہرحال مےٚ باسے واریاہ بہتریٖن پرٛوڈَکٹ یُتھ پرٛوڈَکٹ چھُ مےٚ وٕنیُک تام وٕچھمُت لایفہِ منٛز تہٕ اَتھ اَمہِ سۭتۍ بچو واریاہ ٹایِم بوٚڈ چیٖز بیٚیہِ چھُ یہِ واریاہ کَم پاورَس پٮ۪ٹھ تِکیٛازِ یہِ تہِ چھِ واریاہ اٮ۪لٮ۪کٹِرٛسِٹی کَم کٔشیٖرِ منٛز تہٕ اَمہِ باوجوٗد تہِ چَلیو یہِ بَڑٕ بہتریٖن اندازس منٛز